ہیٚلو اسلام علیکُم کٕم حظ چھِو ہیٚلو تَتہِ کال حظ کَروٕ آ اَچھا اَچھا کَتہِ حظ چھُو لاگان

آ بیٚیہِ ریٖٹھا و یٖٹھاہ کیٛاہ چھِ گژھان اَچھا پَتہٕ ما چھُ رنٛگ وَنٛگ گژھان چینٛج یِمَن چھُنا رَنٛگ گژھان چینٛج یِم چھِ نہَ حظ پَتہٕ سٲری وَنان یِم چھِ اَصٕل آرجِنَل چھِ پَتہٕ چھِ آسان ڈُبلِکیٹٕے اَتھٕ تِلہٕ چھِو لاگان اَچھا اَچھا اَچھا اَتھ تِلَس کیٛاہ ریٹ چھِ گژھان

یہِ ریٹ چھِنہٕ حظ درٛۅگ گژھان اَکھ رَژھ چھِ لاگٕنۍ تہٕ تَتھ چھِ گژھان زٕ ساس رۄپیہِ قۭمَتھ اَمہِ بۅن تھوڑا کٔرۍہوٗس وۅنۍ کَمٕے

اَچھا ہُو بیٛاکھ ہُو یُس پَچہِ تِلہٕ چھُ تَتھ کوتاہ چھُ تَتھ ما چھِ گژھان کَلر چینٛج وینٛج اَچھا اَچھا بیٚیہِ چھُ حظ دبکہٕ چھُوٕ لاگان اَچھا تُہۍ کَتَتھ چھُو تُہۍ بیٚہوان اَچھا اَچھا چلو چلو اَدٕ حظ ٹھیٖک حظ چھُ چلو اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ حظ یِمو أسۍ چلو چلو اَدٕ کیٛاہ بِہیو تیٚلہِ